ییٚلہِ تہِ سانہِ گرِ اکھ نوٚو بچہِ چھُ زیوان أسۍ چھِ اکھ کٲم کران گۄڈٕنٮ۪تھ چھِنہٕ أسۍ تٔمِس واریاہس ٹایمس خٲطرٕ دۄن ترٛٮ۪ن رٮ۪تن خٲطرٕ چھِنہٕ أسۍ تٔمِس نٮ۪برٕے کڑان أسۍ چھِ تٔمِس انٛدرٕے تھاوان أنٛدرٕے کران تٔمۍ سٕنٛز کیر أسۍ چھِ تٔمِس گرم پلو لاگان اصل پٲٹھۍ رچھان صاف کپُر آسان تٔمِس خٲطرٕ ہر اکھ چیٖز چھ ڈایپر ہر اکھ چیٖز چھ تٔمِس أسۍ صاف تھاوان تہٕ اگر کتھ کرو أسۍ ڈایِٹ پلان کیٛاہ چھِ أسۍ تٔمِد دِوان گۄڈٕنٮ۪تھ ییٚلہِ لۄکُٹ چھُ آسان شُر گۄڈٕنچی ڈایٹ چھِ أسۍ تٔمِس دِوان تٔمۍ سٕنٛز ماجہِ ہُنٛد دۄد تہٕ تمہِ پتہٕ ییٚلہِ بوٚڈ تھوڑا بہت شُر گژھان تہٕ أسۍ چھِ تٔمِس کیلہٕ کھٮ۪اناون سٹاٹ کران تہٕ بیٚیہِ ژۄچوور کھٮ۪اناوُن چایہِ منٛز ترٛٲیِتھ کران سٹاٹ سُہ چھُ روزان نورملی سانہِ اکھ ڈایٹ پلان